آ بہَ وَنہو تۄہہِ مےٚ گٔے اَکہِ لَٹہِ لایفہِ مَنٛز مِسٹیک مےٚ ٲسۍ ییٚلہِ مےٚ گۄڈٕنیٚتھ روٚن بَتہٕ تہٕ تمہِ دۄہ ییٚلہِ مےٚ بَتہٕ چھَس رَنان رَنان تہٕ تَتھ چھُ گوٚمُت آب کَم تہٕ مےٚ آب گوٚمُت کم پَہَم تہٕ تَتھ کیاہ کھوٚ یہِ تَتھ کیاہ بَنے سُہ گٔے تَتھ بَنے وٕگرٕ میٚٹۍ پَتہٕ کیاہ کٔر مےٚ کٲم پَتہٕ دوٚپ مےٚ وۄنۍ کیاہ کَرٕ بہٕ اتھ بَتَس دٲرِتھ تہِ ژھٕنہا نہٕ کینٛہہ سُہ اوس مٔلۍ اوٚنمُت یہِ چھُ گوٚناہ دٲرِتھ ژھٕنُن پَتہٕ کیاہ کوٚر مےٚ کام پَتہٕ کیاہ تروو سُہ مےٚ دۄدَس مَنٛز تَتھ کیاہ بَنٲو مےٚ پَتہٕ مایَر بیٚیہِ ساتہٕ گٔے کٲم دۄدَس مےٚ کھوٚت أتھۍ بَتَس بیٚیہِ بیٚیہِ ساتہٕ وُژُن وُژُن کھوٚت مےٚ تمہ دۄہ اتھ بَتَس تہٕ تَتھ ترٲے مے زیٖر پھٔلۍ تہٕ بیٚیہِ کیاہ توٚلُم سُہ بَتہٕ ترومَس زیوٗر ترومَس گَنٛڈٕ ترومَس تہٕ تَتھ کیاہ بَنہ لوٚگ پَتہٕ واریاہ زیادٕ مَزٕ سُہ وُژُن ژوٚل تَتھ